اسلامُ علیکُم یہِ کوٚرا مےٚ سَتھ آٹھ شیےٚ کیفے فون مےٚ اوس اوڑ گھنٛٹہٕ برونٛٹھ کیٚھن چیٚنُک آرڈر دِتمُت یَتھ منٛز زٕ بٔڑۍ پِیزا ٲسۍ مےٚ ؤنمٕتۍ بیٚیہِ کوک ترٛےٚ بیٚیہِ موموز پَلیٚٹ زٕ تہٕ بِریانی اوسُم کوٚرمُت میٖٹِھس منٛز اوس مےٚ پیٚسٹری اکھ ؤنمٕژ گۄلاب جامُن ژور تہٕ بییٚہِ جیٚلیبی تہٕ اَتھ کٔرتو وازوانُک ہُریٚر یَتھ منٛز رِستہٕ ژور کَباب زٕ تہٕ بیٚیہِ آبہِ گوش تہِ چھِ یِوان میٖٹِھس منٛز کٔرزیٚو جیٚلیبی کیٚنٛسل تہٕ بیٚیہِ سوٗزتو ژۄچہِ جورہ یہِ سوٗزو میٲنِس پَتہس پٮ۪ٹھ تہٕ اَتھ بَنٲیزیٚو بِل تہٕ یہِ سوٗز زیٚو تٔمۍ سٕے نَفرَس اتھۍ یُس یور آرڈر سوزِ تہِ بیٚیہِ پونٛسہٕ کَرٕ بہٕ أمۍ سٕے نَفرس حوالہٕ تہٕ باقٕے وَسلام